سٲنِس گامَس منٛز چھِ ڈِسکو زیادٕ زَنٮ۪ن ہُنٛد یِوان ماننہٕ بیٚیہِ یُس یہِ ڈِسکو چھِ یہِ چھِ زیادٕتر خانٛدرَن پٮ۪ٹھ یہِ کَران یِم زَنہِ کَران ڈِسکو یہِ چھِ زٔنۍ چھِ مطلب خانٛدر چھُ آسان زَنہِ چھِ وۄتھان پانہٕ ؤنۍ تہٕ لاگان کَرٕنۍ ڈِسکو سُے ڈِسکو چھِ سٲنِس گامَس منٛز زیادٕ مشہوٗر